میون فٮ۪سٹِوَل چھُ رٮ۪لِجَس فٮ۪سٹِول چھُ عیٖد أسۍ چھِ عیٖد مَناوان سون فٮ۪سٹِول رٮ۪لِجَس فٮ۪سٹِول چھُ عیٖد یُس أسۍ عیٖد مَناوان چھِ یہِ عیٖد چھِ اَسہِ زٕ أکِس چھِ وَنان أسۍ بٔڑ عیٖد تہٕ بیٚیہِ کِس چھِ وَنان لۄکٕٹ عیٖد بٔڑ عیٖد تَمہِ دۄہ چھِ أسۍ واریاہ خۄش آسان تہٕ لۄکچہِ عیٖز دۄہ تہِ چھِ آسان خۄش بَجہِ عیٖز دۄہ چھِ أسۍ ہٮ۪کان کانہہ کانہہ مطلب بَجہِ عیٖز دۄہ چھِ أسۍ واریاہ زیادٕ یہِ کران چیٖز اَنان أسۍ چھِ اَنان اَمہِ دۄہ چھِ أسۍ تھاوان فیسَلٹی اَمہِ دۄہ چھِ أسۍ کران کٲم ژوٚٹ چھِ اَنان سیُن چھِ اَنان ماز چھِ اَنان ژۄچہِ چھِ اَنان واریاہَن قسمَن ہنز ژۄچہِ چھِ اَنان ییٚمہِ دۄہ أسۍ اَمہِ دۄہ اَتھ پٮ۪ٹھ چھُ آسان یہِ عیٖز پٮ۪ٹھ آسان واریاہ زیادٕ مہمان پٔژھۍ چھِ اسہِ یِوان اَتھ عیٖز پٮ۪ٹھ تہٕ تَمہِ پَتہٕ چھِ أسۍ کران یہِ عیٖد ہسا چھِ یہِ چھِ أسۍ مَناوان اَتھ پٮ۪ٹھ چھِ أسۍ کران واریاہ چیٖز چھِ أسۍ کران ڈٮ۪کُریشَن چھِ اَنان سۄ چھِ لَگاوان لایٹہٕ چھِ لَگاوان گرَن منٛز تہٕ واریاہ چیٖز بیٚیہِ چھِ أسۍ تَمہِ پَتہٕ کران کٲم اَمہِ دۄہ چھِ أسۍ اَنان ژوٚٹ چھِ اَنان واریاہَن قٔسمَن ہنز ژوٚٹ چھِ أسۍ اَنان تہٕ بیٚیہِ چھِ أسۍ کران کٲم اَتھ عیٖز پٮ۪ٹھ چھِ أسۍ گژھان چَکرَس کُنہِ جایہِ تہٕ یا عیٖد گاہ چھِ أسۍ گژھان عیٖد اَصٕلٮ۪ن اَصٕلٮ۪ن رٮ۪لِجَس پٔلیسَن پٮ۪ٹھ چھِ أسۍ گژھان تہٕ تَتہِ چھِ أسۍ نیمازا وغیرہ پَران مَسجِد منٛز چھِ أسۍ گژھان پَران نیماز تَمہِ پَتہٕ چھِ أسۍ کران کٲم تَمہِ پتہٕ چھِ أسۍ یِوان گرٕ تہٕ تَمہِ پَتہٕ چھِ أسۍ لاگان یہِ سٮ۪لِبریشَن پَنٕنٮ۪ن فرینڈَن سۭتۍ کرُن تہٕ تَمہِ پَتہٕ چھِ أسۍ گژھان گِندنہِ وغیرہ کران چھِ یہِ سٮ۪لِبریٹ یہِ فٔسٹ پَنُن یہِ رٮ۪لِجَس فٮ۪سٹِوَل تہٕ اَمہِ پَتہٕ چھِ کران أسۍ کٲم اَمہِ پَتہٕ چھِ أسۍ اَمہِ پَتہٕ چھِ أسۍ واریاہ کٲلۍ پَنٕنٮ۪ن یِمَن یِم اَسہِ رِشتٔدار آسن تِمَن چھِ أسۍ کران تِمن چھِ أسۍ دعوت کران تِم چھِ أسۍ لگ بگ پانژھِ دہہِ دۄہ چھِ یِوان اَسہِ پَتہٕ یِم عیٖز دعوتَس ییٚمہِ سۭتۍ اَسہِ واریاہ مَزٕ چھُ لَگان تہٕ اَمہِ پَتہٕ چھِ أسۍ کران کٲم اَمہِ دۄہ چھِ أسۍ یِمَن دعوتَس اَنان یِمن پَژھٮ۪ن تہٕ یِم اَسہِ رِشتٔدار چھِ آسان تہ تِمَن چھِ أسۍ دۄن ترٮ۪ن دۄہَن تھاوان عیٖز سال تِم عیٖز سالَس پٮ۪ٹھ چھِ تِم سانہِ بَتہٕ کھٮ۪وان تَتھ پٮ۪ٹھ چھِ آسان واریاہَن قٕسمَن ہنز ژوٚٹ چھِ آسان تِمن واریاہَن قٕسمَن ہُنٛد ماز چھُ آسان اَسہِ ڈِفرنٹ ڈِفرَنٹ ماز چھُ آسان گۄشتاب چھُ آسان رِستہٕ چھِ آسان یَخٕنۍ چھِ آسان واریاہ زیادٕ قٕسٕم واریاہَن قٕسمَن ہنز سیُن چھُ آسان سِنۍ چھِ آسان سَبزی چھِ آسان واریاہ زیاد تہٕ تِم چھِ یِوان خۄش خُشی سان سون یہِ فٮ۪سٹِول اَسہِ سۭتۍ مَناونہِ تہٕ سانہِ تہٕ پَتہٕ چھِ أسۍ کران کٲم پَتہٕ چھِ أسۍ یَکجہہ مَناوان سۄ عیٖد تَمہِ پَتہٕ چھِ أسۍ کران کٲم تَمہِ پَتہٕ ییٚلہِ یِم گرٕ چھِ گژھان تَمہِ چھِ أسۍ کران بیٚیہِ چھِ کران أسۍ اَتھ منٛز اَتھ عیٖز پٮ۪ٹھ چھِ أسۍ کران کٲم اَمہِ دۄہ چھِ أسۍ لایٹہٕ لَگاوان بیٚیہِ چھِ أسۍ نیماز پَران اَتھ پٮ۪ٹھ دوٚیہِ خٲر کران اکھ أکِس تہٕ بیٚیہِ چھِ أسۍ فرینڈَن ہُند اَکھ أکۍ سُنٛد ویسَن ہُند گسان تہٕ تَتہِ چھِ أسۍ کران کٲم تَتہِ چھِ أسۍ تِمن سۭتۍ سُہ پَتہٕ سُہ سٮ۪لِبرٮ۪ٹ کران سُہ فٮ۪سٹِول بیٚیہِ چھَس بہٕ گرِکٮ۪ن سۭتۍ تہِ یہِ گرِکٮ۪ن سۭتۍ چھِ أسۍ یہِ مَناوان أسۍ چھِ اکھ أکِس سۭتۍ گِندان دروٚکان چھِ أسۍ اَتھ عیٖز پٮ۪ٹھ تہٕ نٔے نٔے پَلو چھِ أسۍ لاگان اَتھ عیٖز پٮ۪ٹھ نٔے پلو